ہیٚلو السلامُ علیکُم تُہۍ چھُو حظ دُکان دار اَسہِ حظ اوس زیفران تہٕ بیٚیہ کٲشِرۍ مرژٕوانٛگن ضرورَت أسۍ حظ چھِ ٹیوٗرسٹ اَچھا پتہٕ کۭتِس حظ گَژھہِ اَدٕ حظ ٹھیٖک حظ چھُ